اَگر بہٕ کَتھ کرٕ ٹٮ۪لِکومنِکٮ۪شنَس مُتعلِق یہِ گوٚو مطلب ٹایمَس سۭتۍ گوٚو یہِ واریاہ چٮ۪نج أمۍ أنۍ واریاہ چٮ۪نج گۄڈٕ ٲسۍ تِم وار لٮ۪س یِوان تَتھ چھِ وَنان وایَر لیس مطلب پَتہٕ گوٚو چٮ۪نج پَتہٕ آیہِ تِم بٔڑۍ فون لٮ۪نڈلاین تِم اوس پٮ۪وان نَمبر رَلاوُن تَمہِ پَتہٕ گوٚو چٮ۪نج پَتہٕ آو گۄڈٕ آو گۄڈٕنٮ۪تھ ٲسۍ تِم مٮ۪گا فونٔز پَتہٕ آو وایَر لٮ۪س پَتہٕ آیہِ تِم بٔڑۍ لٮ۪نڈلاین پَتہٕ گوٚو ٹایمَس سۭتۍ ٹایم ٹایم گوٚو تہٕ آے پَتہٕ کی پٮ۪ڈ فون بہٕ ٲسٕس لۄکٔٹ آیہِ کی پٮ۪ڈ کے پٮ۪ڈَس تہِ دراو تھوڑا ٹایم تہٕ آیہِ اینڈرِیوڈ فون اِنڈرِیوڈ فون آز چھُ وَنۍ ماشاللہ ہَر أکِس گرَس منٛز چھُ سارنہِ اٮ۪نڈرِیوڈ فون اینڈرِیوڈ فون چھُ ہَر أکِس گرَس منٛز چھُ پانٛژھ بٲژ پانژؤنی چھُ اینڈرِیوڈ فون مَگر بہٕ وَنہٕ اَصٕل اوس سُے پرونُے زَمانہٕ یَتھ منٛز لَکٔٹۍ تِم کی پٮ۪ڈ فون ٲسۍ آسان پروٚن زَمانہٕ تہِ نہٕ کیٚنہہ مٲیو تُہۍ میٲنِس بَچپَنِس منٛز یَتھ منٛز کی پٮ۪ڈ فون ٲسۍ آسان نہ ٲسۍ پَریشٲنی نہ ٲسۍ کیٚنہہ اِنسان اوس ہٮ۪کان گرِکٮ۪ن سۭتۍ تہِ ٹایم دِتھ مَگر یَنہٕ یِم کی پٮ۪ڈ فون آیہ گرِکٮ۪ن دیُت ٹایم تہِ کَم بٲژ گے اَلگ الگ کانہہ چھُنہٕ کٲنسہِ سۭتی آسان شامَس چھِ آسان بِہِتھ خدا رٔچھِن اَگر بٮ۪ہہ تہِ کانہہ اکھ أکِس سۭتۍ لابی منٛز یا کِچنَس منٛز وٹاٮ۪وَر سٲری چھِ آسان پَنٕنٮ۪ن پَنٕنٮ۪ن فونَن سۭتۍ أکسٕے کَمرَس منٛز ٲسِتھ چھِنہٕ کَتھ کران اکھ أکِس سۭتۍ وَجہہ چھُ اٮ۪نڑِیوڈ فون کی پٮ۪ڈ فون اوس نہٕ توٗتاہ تَتھ ٲسۍ کَتھ گژھان ہاڑلی زیادٕ کھۄتہٕ زیادٕ ییٚلہِ گژھِ ہا کَتھ بیٚیہِ ٲسۍ تَتھ سۄ گٮ۪م اکھ یِوان سۄ ٲسۍ شُری گِندان سۄ سِنٮ۪ک گٮ۪م اکھ ٲسۍ یِوان سۄ ٲسۍ گِندان تَمہِ سۭتۍ ٲسۍ نہٕ زیادٕ فرق پٮ۪وان کِہیٖنۍ نہٕ ییٚمہِ یُس وَنۍ یِم اٮ۪نڈرِیوڈ آیہِ آز کَل آز کَل چھُ کامَن آز چھ سارنی اٮ۪نڈرِیوڈ فون اَتھس کٮ۪تھ کٲنسہِ چھِ زٕ زٕ کٲنسہِ چھِ ترے ترے أمی کٔر گۄڈٕنٮ۪تھٕے اِنسان سُند ہٮ۪لٔتھ خراب صحت گوٚو خراب وِجن چھُ اِنسانَس کَم أچھَن ہُند مۄکلٮ۪و اَتھ اٮ۪نڈرِیوڈ فونَس سۭتۍ کَلہٕ دود چھُ اِنسانَس کران اَتھ چھُ اَکوے ریٖزَن اٮ۪نڈرِیوڈ فون اِنسان چھُ وَنان وقتَس نہ نہ مَگر اَگر أسۍ وُچھو اتھ کیاہ چھُ اَصلی ریٖزَن روٗٹ کاز سُہ گوٚو اٮ۪نڈرِیوڈ فون یہِ چھُ واریاہ أمۍ کٔرۍ خرٲبی واریاہ سٲنِس سَماجَس منٛز ہَر أکِس جایہِ یِنہٕ کٔشرِ یِنہٕ بَڈگام سٕے یوٚت یَنہٕ کٔشیٖرِ منٛز أمۍ کٔر ہَر أکس جایہِ خرٲبی میانہِ حِسابہٕ اوس پروٚنُے زَمانہٕ ٹھیٖک تِمَے کی پٮ۪ڈ فون لٮ۪نڈلاین ٲسۍ آسان گرَس منٛز اوس لٮ۪نڈلاین اکھ آسان کی پٮ۪ڈ فون اکھ زٕ تہٕ ٹھیٖک اوس سُے زَمانہٕ اوس ٹھیٖک مَگر أمۍ کٔرۍ واریاہ خرٲبی سٲنِس سَماجَس منٛز اٮ۪نڈریوڈ فونَن شُرۍ چھِ کالہٕ زیوان صبُحٲے چھُ آسان تِمَن اَتھ کھٮ۪تھ فون گٮ۪م گِندٕنۍ کیٚنہہ تہِ کاٹوٗنٔز رایمٕز مَگر نہ اَمِکۍ یِم فونَس کُن چھُ وُچھان اِنسان تِم ماسوٗم أچھ وُچھان فونَس کُن اَتھ منٛز چھِ یِم ہارٕش یِم اَتھ رٮ۪یز چھِ آسان تِم چھِ پٮ۪وان أمِس شُرِس أچھَن کُن تِمَن ماسوٗم أچھَن کُن پٮ۪وان أمِس چھُ أچھَن تہِ گژھان خرٲبی أمِس چھُ دٮ۪ماغَس تہِ گژھان أمِس چھُ کَلَس کران دود أمِس مطلب شُر پانہٕ پٮ۪ٹھٕے چھِ أسۍ وَنۍ یِمَن صحت خراب کران یِہِند ہٮ۪لتھَس پٮ۪ٹھ پانَے اَتھ چھِ أسۍ پٮ۪رٮ۪نٹٔس تہِ مطلب رٮ۪سپانسِبٔل مطلب زِمِدار أسۍ چھِ یِہُند صحت پانہٕ خراب کران شُرِس چھےٚ نہٕ غلطی آسان کیٚنہہ سُہ چھا اورَے یِوان ہٮ۪چھِتھ أسۍ چھِ یِمَن ہٮ۪چھناوان أسۍ چھِ وَنان مول موج پٮ۪رٮ۪نٹٔس أسۍ گژھو فری شُر بِہِن فونسٕے سۭتۍ یہِ گوٚژھ نہٕ مےٚ تَنگ کرُن کیٚنہہ پانہٕ تہِ بٮ۪ہمَو فونَس سۭتۍ شُرِس تہِ دِوان اٮ۪نڈرِیوڈ فون اَتھس کھٮ۪تھ مَگر نہ یہِ چیٖز چھُ واریاہ غلط میٲنۍ حِساب چھُ یہِ چیٖز واریاہ زیادٕ غلط اَسہِ پَزِ شُرٮ۪ن گۄڈٕنٮ۪تھٕے سِکریٖن ٹایم کَم کَرُن اَسہِ چھُ بٔڑِس تہِ ییٚیہِ چھُ اٮ۪ڈلٹ آسہِ کانہہ تٔمِس تہِ چھُ زٕے گٲنٹہٕ سِکریٖن ٹایم ژوٚوُہَن گٲنٹَن منٛز مےٚ چھُنہٕ پوٗرٕ یاد اکھ گٲنٹہٕ چھا کِنہٕ زٕ گٲنٹہٕ چھُ چلو دو گَنٹَے زٕ گٲنٹہٕ مانَو أسۍ زٕ گٲنٹہٕ چھُ تٔمِس سِکریٖن ٹایم أتھۍ چھِ شُرِس دِوان ژوٚوُہَن گٲنٹَن منٛز مےٚ باسان پانٛژھ شیٚے گٲنٹہٕ یہِ چھِ پٮ۪رٮ۪نٹٔس أزِکۍ رٮ۪سپانسِبٔل آج کَل کے پٮ۪رٮ۪نٹٔس یِم أزِکۍ پٮ۪رٮ۪نٹٔس چھِ تِم چھِ رٮ۪سپانسِبٔل پَنٕنِس بَچَس خرٲبی کَرںس منٛز ؤنۍ چھُ آسان بَچہٕ وَن پٔلَس فون چھُ آسان اَتھس کھٮ۪تھ سُہ چھُ پانَے چَلاوان یوٗٹوٗب اِنسٹراگرٮ۪مَس سٔکرول آسان کران یوٗٹوٗبَس آسان ویٖڈیو وُچھان وٹٕسایپ کھُلاوان مٮ۪سٮ۪ج مطلب وایِس نوٹ سوزان آز چھُ أکِس مطلب شُر ٲسِنۍ زٕ یا ترے وُہَر تٔمِس چھُ فون تَگان چَلاوُن سانہِ زَمانہٕ اَسہِ لوٚگ مطلب واریاہ ٹایم یہِ اٮ۪ڈٮ۪پٹ کرنَس منٛز یہِ ماحول مَگر أزِکی شُر یِم چھِ زیوُنُے ہٮ۪چھان